اسلام وعلیکُم اسلام وعلیکُم وعلیکُم اسَلام تُہۍ کٕم حظ اَہَن حظ اۭں کیاہ حظ نہ حظ مےٚ نیرُن چھُ وۄنۍ

نہ یہِ چھُ نیرُنُے اسہِ صُبحن چھُ نیران پانٛژھ بَجے چھُ نیرُن گَرِ کوچِنٛگ تہٕ مَگر نیران چھُ مےٚ چھےٚ پَتہ کوٚت چھُ گَژھان کیاہ حظ کیاہ حظ نہ حظ یِتھ کٲٹھۍ چھ آسان کَمرَس منٛز بِہِتھ تہٕ تہِ اَسۍ چھُ باسَان پَران چھُ اَسہِ چھا پَتہ أسۍ چھِ نابکار اَسہِ چھُ نہٕ پَننٮ۪ن دۄہَن پوٚرمُتٕے أسۍ کیاہ کَرو

یِوٲنی چھُنہٕ یِوٲنی چھُنہٕ ٹوٹَل توہہِ چھُو حظ توٚگمُت کینٛہہ توہہِ ما چھُو وس کینٛہہ دوٚپمُت اَمے چھُنہٕ یِوان یہِ فیٖس حظ چھُ أمۍ دِیُتمُت اۭں نہ حظ تِم حظ چھِ نیران پانٛژھ بَجے أمِس چھِ تھاوان گَرِموج چھس تھاوان چاے واے بَنٲیِتھ یہِ چھُ نیران اور چھُ یِوان بٮ۪ہوان چھُ کَمرَس منٛز پَتہ چھا تَتہِ کیاہ چھُ کَران پَتہٕ اَہَن حظ اۭں اَہَن حظ اۭں اَہَن حظ اۭں یہِ چھُ تُہُنٛد شُکُر نہ حظ تِکیاز توہہِ کوروٕ مےٚ فون وۄنۍ چھُنہٕ یہِ وٕنکٮ۪س یہِ گَرِ کینٛہہ توہہِ کٕژِ بَجہِ تُہۍ کٕژِ بَجہِ چھُو آسان اَتۍ سٮ۪نٹَرس پٮ۪ٹھ

عِشا پَتہٕ آٹھ بَجے ہیٚکَوأسۍ أنِتھ آٹھ بَجے ہیٚکَن نہ بہٕ یہِ أنِتھ پانَس سۭتۍ یہِ اَچھا ٹھیٖک اَچھا ٹھیٖک اَہَن حظ یہِ چھُ نیران سُلی مگر یہِ چھُ آسَان کٕلاس توہہِ چھ اَسۍ چھا پَتہ کیاہ چھُ آسان کَران ؤلِو کینٛہہ چھُنہٕ کینٛہہ نہ حظ چھُ پَگہہ اَنان پانَس سۭتۍ أمِس پَرٛیژٕھو تَتٮ۪ن کیاہ چھُ مَسلہٕ

اَہَن حظ اۭں اَہَن حظ یہِ چھُ پوز ٹھیٖک حظ نہ حظ إں اَچھا ٹھیٖک